اسلام علیکم ہے عبدُل مٔجیٖد ٹھیٖک چھِو حظ اصل پٲٹھۍ چھِو حظ گرِ چھِ حظ سٲری ٹھیٖک ہے پریزنٲیِو حظ بہٕ حظ چھُس سُے دانش یُس یُس راتھ ایرپوٹ پٮ۪ٹھ تُلوٕ حظ تۄہہِ گاڑِ منٛز ہے تۄہہِ چھُو تُہۍ چھِو واریاہ اصل خۄداین کٔرۍ مٕتۍ تُہۍ چھِو بڑٕ نیک بہٕ ہٮ۪کو مےٚ ہٮ۪کو نہٕ تۄہہِ راتھ کہیٖنۍ کہیٖنۍ ؤنِتھ تُہُنٛد چھُ مےٚ بڑٕ شکُر گُزار بہٕ اوسُس راتھ واریاہ تھوٚکمُت سفرس منٛز اوسُس بہٕ واریاہ تھوٚکمُت مےٚ ہٮ۪وٚکھ نہٕ سامان تہِ گاڑِ لٔدِتھ کیںٛہہ توہہِ ہٮ۪وٚکو تۄہہِ تُلوُ میون سامان تھوٚو پننہِ گاڑِ منٛز تُہۍ چھِو بڑٕ خۄداین نیک کٔرۍ مٕتۍ بیٚیہِ اصل نفر چھِو تُہۍ تہٕ اسہِ حظ اوس گژھُن یہِ فیملی سۭتۍ گژھُن اوس اٮ۪کٕسکرشن تُہۍ چھو حظ اردہمہِ ییٚلے اسہِ سۭتۍ أسۍ گژھِ ہو تُہٕںٛزی گاڑِ منٛز اٮ۪کٕسکرشن گا گرِکیو دوٚپ تُہی چھُو بڑٕ اصل نیک نفر چھُ یہِ یہٕے عبدُل مٔجیٖد أنۍ زِہوٚن تہٕ ہُہ بیٚیہِ مہ حظ گٔیہِ وِ پۄنٛسہِ کم تہٕ مےٚ ؤنِو یہِ اوس واریاہ دوٗر سفر ہُہ سرینگر پٮ۪ٹھ کۄلگوم تام اوس وارایاہ دوٗر سفر پۄنٛسہِ مہ حظ گٔیہِ وٕ کم مےٚ ؤنیو مےٚ ؤنۍ زٮ۪و تہٕ بیٚیہِ چھو تُہۍ واریاہ اصل نفرتہٕ ہُہ اسہِ اوس گژھُن مے اٮ۪کٕسکرشن پہلگام بیٚیہِ یٖزیٚو أنۍ زِ یٖزیٚو اردہمہِ اگر ییٚلہِ چھو تہِ تیٚلہِ یٖزیٚو اسی سۭتۍ